بانٛڈی پوراہس منٛز چھُ اَکھ خاص اَکھ یونیٖک کَلچَر ٹرٛیڈِشَن فیٚسٹِوَل سیٚلبرٛیٹ یِوان کَرنہٕ ییٚتہِ چھُ بانٛڈی پوراہس منٛز چھُ اَکھ بوٚڑ بار علاقہٕ یَتھ زَن گُریز چھِ وَنان گُریزَس منٛز چھُ اَکھ جاے ییٚتہِ زَن اَکھ فیٚسٹِوَل یِوان بَناونہٕ چھُ ییٚتہِ آو اَکھ ٲں تہوار آو اوترٕ وَنٛدَس منٛز زٕ ساس ترٛیٛووُہَس منٛز آو وَنٛدَس منٛز ییٚتہِ اَکھ بوٚڑ بار تہوار بَناونہٕ بیٚیہِ چھُ أسۍ یِہٲے ٲں مطلب تَتھ منٛز چھِ یِوان واریاہ زیادٕ کَنٹرٛبیٛوٗٹ کَرنہٕ باقیَن ڈِسٹِرٛکَن مَنٛز ڈِسٹِرٛکَن سۭتۍ چھِ أسۍ واریاہ زیادٕ ٲں کوٚمنِٹی کَران کَنٹرٛ یا ٹرٛیڈِشَن یا کوٚمنِٹی ٲں آیڈیٚنٹِٹی چھِ أسۍ ٲں تَتھ منٛز چھُ ہِسٹرٛی آسان یہِ زِ یِم زَن تہوار چھِ یِوان بَناونہٕ تَتھ منٛز چھِ أسۍ آسان واریاہ زیادٕ کوٚمنِٹی تَتھ منٛز چھُ آسان گُجروال گجر چھ آسان کٲشُر چھُ آسان یا بٔکٕروال چھُ تَتھ منٛز آسان تَتھ منٛز چھِ واریاہ زیادٕ کوٚمنٹی چھُ تَتھ منٛز پارٹسِپیٹ کَران حظ بیٚیہِ چھِ اَکھ پہچان تَمہِ تہوارٕچ تَتہِ چھِ واریاہ زیادٕ لوٗکھ حظ چھِ تَتہِ جمع گَژھان بیٛاکھ تہوار چھُ ییٚتہِ یِوان بَناونہٕ شبِ بَرات چھُ آسان یا شبِ قدٕر چھُ آسان ییٚتہِ چھِ بٔڑۍ بارٕ اَستان چھِ ییٚتہِ یِوان یِتھ کٲٹھۍ زَن بابا شُکوردیٖنُن اَکھ اَستان چھُ چھُ تَتہِ چھُ یِوان شب ٲں کرنہٕ تَتہِ چھُ یِوان دعاے تہٕ دُعا خٲطر چھُ تَتہِ یِوان منٛگنہٕ تَتہِ چھِ نِماز یِوان پَرنہٕ پَتہٕ چھُ پَننیٚن تِمن ولِیَن چھِ أسۍ یِم ٲں یِم زَن سٲنۍ تِم بٔڑۍ بار بُزَرگ چھِ آسان تِمَن چھِ أسۍ دُعا سوزان بیٚیہِ چھِ یِوان بٔڑۍ بار وۄرُس چھِ یِوان بَناونہٕ حظ ییٚتہِ چھُ بیٛاکھ دسگیٖر صٲبنۍ اَکھ زِیارت یا اہم شریٖف چھِ تَتھ ونان أسۍ چھُ تَتہِ تہِ حظ چھُ بوٚڑ بار وۄرُس یِوان بناونہٕ تَتہِ تہِ حظ چھِ نماز چھِ پَران تَتہِ چھِ شَبِ قدٕر یِوان مَناونہٕ تَتہِ چھِ باقٕیَن واریاہَن لو واریاہَن جایَن ہنٛدۍ لوٗکھ چھِ تَتہِ حظ یِم ٲں سُہ دۄہ حظ سُہ تہوار چھِ تَتہِ بَناوان بوٚڑ بارٕ تہوار حظ تَمہِ دۄہ چھِ أڑۍ شبِ قدرٕکۍ دۄہ چھِ أڑۍ حظ بیٚہوان یِم ٲں روزدار حظ چھِ بیٚہوٲنی آسان چھِ تَمہِ دۄہ کَنٹِنیوٗ روزدار حظ مگر تَمہِ دۄہ چھِ نہٕ لوٗکھ کھیٚوان تہِ نہٕ کِہیٖنۍ حظ نَہ چیٚوان تہِ نہٕ کِہیٖنۍ سہل سہل تِم چھِ دَپان نَہ اگر اسہِ پَنُن خۄدا صٲب معاف کَرِ سٲنۍ گُناہ چھِ یا باقٕے چیٖز چھِ تِم منٛگوٚو خۄدا صٲبَس تَتہِ چھُ اصٕل دھوم دھام چھُ تَتہِ یِوان بَناونہٕ بیٚیہِ زَن یِم تَتہِ ٲں پٔژھۍ چھِ آسان باقین ٲں یِمَن ٲں ضِلعَن ہنٛدۍ پٔژھ چھِ تَتہِ آسان تِمَن حظ چھُ تَتہِ اِنتظام یِوان کَرنہٕ تَتہِ حظ چھُ تِمَن بَتہٕ یِوان دِنہٕ چاے حظ یِوان دِنہٕ تَمام ڈِش چھِ تِمَن تَتہِ حظ یِوان دِنہٕ بٛیاکھ حظ گوٚو شیخ نوٗر دیٖن ولی رحمتہ اللہ علیہ تٔمۍ حظ چھُ ووٚنمُت بانٛڈی پور چھُ اَکھ خاص جاے یَتھ زَن وَنو علِم آب اَدب ییٚتہِ حظ چھُ علِم چھُ ییٚتہِ سٮ۪ٹھاہ مشہوٗر اگر حظ أسۍ پَننِس یَتھ بانٛڈی پوراہس منٛز چھِ وُچھان یَتھ منٛز چھِ واریاہ بٔڑۍ زٕ أکِس أکِس گھرَس منٛز چھِ دَہ دَہ ٲں یِم حظ مُلٲزِم چھِ ییٚتہِ حظ نوکری حظ چھِ کَران پَتہٕ حظ گوٚو آب ییٚتہِ حظ اگر وُچھان چھِ أسۍ ییٚتہِ چھُ بوٚڑ بار کِشَن پرٛوجیٚکٹہٕ حظ چھُ ییٚتہِ وَسان کِشَن گنٛگا پرٛوجیٚکٹہٕ سُہ چھُ بوٚڑ بار نالہٕ حظ تَمیٛک یُس زَن پرٛافِٹ چھُ گژھان سُہ چھُ گژھان باقیَن رِیاستَن منٛز چھُ گژھان اُتَرکھنٛڈَس منٛز چھُ گژھان پَنٛجابَس منٛز چھُ تَمیٛک بجلی ہُنٛد فٲیدٕ حظ گژھان بیٚیہِ حظ گوٚو اَدب حظ کانٛہہ حظ وَنان کٲنٛسہِ یہِ گوٚو بَنٛڈپوریٛک اَدب دار اسہِ سۭتۍ کانٛہہ تہٕ ییٚتہِ کیٚن لوٗکَن سۭتۍ اگر بیٚکہِ ضِلعُک چھُ میلان تِمَن حظ چھُ باسان پننیٚن خانٛدان کیٚن لوٗکَن تہٕ پننیٚن گھرکیٚن لوٗکَن چھُنہٕ تِمَن باسان اسہِ منٛز کٕہٲنۍ تہٕ فرق تِم چھِ زَن دَپان یِتھۍ اسہِ پَنٕنۍ گھرِکۍ چھُ ٲں عِزت دِوان پیار دِوان محبت دِوان تَمہِ کھۄتہٕ زیادٕ عِزت حظ چھُ اسہِ بانٛڈی پوراہٕکۍ لوٗکھ حظ دِوان بیٚیہِ چھُ ساروٕیو کھۄتہٕ ٲں مشہوٗر چھُ بَنٛڈٕپوٗر یِوان تَؤے ماننہٕ ییٚتہِ چھُ اکھ بوٚڑ بار تہوار یِوان وَنٛدَس منٛز بَناونہٕ کیٚنٛژَن علاقَس مَنٛز تہٕ تَتھ منٛز چھِ یِوان ڈول ڈرٛم تہٕ باجہِ واینہٕ چھِ یِوان تَتہِ چھِ سٲری لوٗکھ حظ شِرکَت چھِ تَتہِ کَران تَؤے تہِ چھُ یِوان بوٚڑ بار مشہوٗر چھُ یِوان بانٛڈی پوٗر ماننہٕ بیٚیہِ حظ چھُ ییٚتہِ تَمہِ پٔتمِس ؤرِس منٛز ٲں وُچھو وُچھان چھِ أسۍ زِ زٕ ساس زٕتووُہَس منٛز حظ آو یور شاہ رُخ خان حظ یُس زَن ہیٖرو چھُ بوٚڑ بار ایٚکٹر چھُ سُہ حظ اوس آمُت گُریز ویلی منٛز حظ اوس آمُت تَمہِ دۄہ تہٕ حظ آیہِ تَتہِ ڈول تہٕ ڈرٛم حظ آیہِ تَتہِ واینہ اصٕل حظ پیار محبت سان تِمَن حظ آو واریاہ عِزت تہٕ شفقت حظ دِنہٕ تَتہِ حظ آیہِ واریاہ جَمٲژ حظ آسہٕ تِم تَتہِ